ہیٚلو وعلیکُم اسَلام آ بہٕ چھَس ٹھیٖک بِلکُل تُہۍ چھُو ٹھیٖک اَہَن حظ ہاں ؤنۍ تو تۄہہِ اوسو فون کوٚرمُت اَمہِ برونٛہہ تہِ حظ اَسہِ چھِ ڈاکٹر یِم اچھا ٹھیٖک چھُ گوٚبُر تۄہہِ ما چھُو کھٮ۪ومُت چوٚمُت کیٚنٛہہ اورُک یورُک یا بیٚیہِ کیٚنٛہہ مطلب ییٚمہِ سۭتۍ تۄہہِ یہِ چھُو گژھان خراب اچھا ٹھیٖک ٹھیٖک کَر پٮ۪ٹھ ووتو تۄہہِ اچھا ٹھیٖک تہٕ بہٕ دِمو تۄہہِ ٹیبلِٹ زٕ ترٛےٚ لیکھِتھ اَکھ لیکھِتھ حظ تُہۍ أنِو سُہ اِنشاء اللہ گژھیو تۄہہِ جلدٕے فرق تَمہِ سۭتۍ ٹھیٖک چھُنا یکیاہ أسۍ کَرو تۄہہِ وٕنۍ واٹٕسایپ تہٕ کیٚنٛہہ چھُنہٕ تۄہہِ اگر کِلنِکَس پٮ۪ٹھ تہِ یِیِو تہٕ أسۍ چھِ وٕنکٮ۪ن تٔتۍ اچھا چلو بِہِو خۄدایَس چلو بِہِو خو